پَتھ کالہٕ ٲسۍ کٲشٕر زَبان ہر کُنہ جایہِ رِپریٚزیٚنٹ یِوان کَرنہٕ ہر کانٛہہ کتھ یر کانٛہہ صَلاح ہر کانٛہہ مَشوَر ٲسۍ أسۍ اکھ أکِس کٲشِر پٲٹھۍ دِوان یُتھے ونہ کٲشِر کٲشِر لُکھ چھِ یُتھے یِم زیاد اِوالو گے ٹیٚکنالجی کُن زیاد اِوالو گے ساینَسَس کُنامو کٔر پَنن روٗٹ مٔشتھے یِمو کوٚر کٲشُر مٔشتھے یُس تہٕ أسۍ میٖڈیا چَنَل وٕچھان چھِ یُس تہٕ أسۍ کانٛہہ براوزِنٛگ ویٚب سایٹ کھولان چھِ یُس تہِ أسۍ بیٚیہِ کانٛہہ بَدَل ٹیٚکنالجی اِستعمال کَران چھِ کٲشٕر زَبان چھِ نہ کُنے جایہ رِپریٚزنٹ آسان آمٕژ کَرنہ کٲشِر جایہِ چھ نہ کُنے جایہِ یِوان بولنہٕ کٲشُر جایہِ وار کٲشُر زبان چھ واریاہ کم قلیٖل واریاہ کم فیٖصَد بولان بہٕ دمہ تۄہہِ مِثال سُکوٗلَن ہٕنٛز گۄڈٕ یِم سٲنۍ سُکوٗل چھِ یِم کالیٚج چھِ یا یِم یُنورسٹی چھِ یِمو چھُ کوٚرمُت یِمو چھُ نوٚوے ہیٚوچھمُت نوٚو ٹریٚنڈ گوٚمُت یِم چھِ ونہ فراڈِکلی مَطلَب ہَفتَس مَنٛز ہَفتَس چھِ ستھ دۄہ شیٚن پا شیٚن دۄہُن چھِ یِم پَرناوان باقی کِتاب اکھ دۄہ چھِ تھاوان کٲشرِ کِتاب خٲطرٕ سُہ کٲشر یُس سٲنۍ روٗٹس چھِ سُہ کٲشُر یمہ سۭتۍ سٲنۍ پہچان چھِ سۄ زَبان یمہ سۭتۍ یِم شاید مَنٛدچھان چھِ اَسہِ پَزِ نہٕ مَنٛدچھُن بلکہِ اَسہِ پَزِ یہِ رِپریٚزنٹ کَرُن بیٚیہِ نِکھ یِم سٲنۍ سکول یِم سٲنۍ میڈیا انسٹِیوشَن چھ میٖڈیا چھِ آسان اکھ اصل وِنٛگ یُس ہر کینٛہہ ہیٚکہِ کَرنٲیِتھ گورمنٹَس ہر کانٛہہ اصل اصل کامہ ہیٚکہِ یہِ کَرنٲیِتھ ہر کانٛہہ ہیٚکنایہِ یہِ دِتھ اگر أسۍ وٕچھو یِم تہِ أسۍ میٖڈیا کھُلاوان چھِ آز تِم چھِ عام طور پیٚٹھ آز اِنٛگلِش پٲٹھۍ کتھ کَران اِنٛگلِش پٲٹھۍ میٚسیج ڈلوَر کَران یُس سون کٲشُر یوٗتھ چھُ تمَن تہ چھ باسان فیسِنیٹِنٛگ یہِ سون میٖڈیا وول چھُ اصل اگر أسۍ آز رِکریوٗٹ کرو کانٛہہ أسۍ چھِ تمِس دَپان ژےٚ چھے یہ اِنٛگلِز زَبان تَگان چاہے سُہ کوٗتاہ تہِ ہُنَر منٛد آسہِ کٲشٕر زَبان مَنٛز أسۍ چھ وۄنۍ تمِس کرایٹیٖریا تھومُت تمِس گوٚژھ آسُن اِنٛگلِش زَبان واریاہ زیادٕ تیٚمِس گوٚژھ آسُن اِنٛگلِش تَگان فَٹیک سے سُہ گوٚژھ آسُن فُرتیٖلا اِنٛگلِشَس مَنٛز تیٚلہِ چھِن أسۍ سُہ ہَیَر کَران یِم تہِ یِم سٲنۍ میٖڈیا وٲلۍ چھ یُتھوٚے یِم کانٛہہ نِوٕز ہاوان چھ یا کینٛہہ چیٖز ہاوان چھِ یا کُنہ جایہِ ایٚگزِبِشَن آسان چھ تَتہِ چھِ آسان پَتہٕ یِم اتھ کیاہ چھِ وَنان نِوزِ وٲلۍ تتہ چھِ یِم لُکَن سۭتۍ کتھ کَران یا کَران اردو پٲٹھۍ یا کَران اِنٛگلِش پٲٹھۍ کشمیٖرَس مَنٛز چھ واریاہ میٚگزِمَم جایَن یِم تہِ میٖڈیا وٲلۍ یِوان چھ کُنہِ ایٚگزِبِشنَس یا فیٚسٹِوَلَس مَنٛز تتہِ تتہ چھِ یِم یا اِنٛگلِش پٲٹھۍ کتھ کران گَڑٕ تاکہ یِم چھِ اکھ آڑیَنٕز گین کَران بیٚیہِ چھِ یِم اردو پٲٹھۍ کتھ کران کٲشر زبانہ پیٚٹھ چھ نہٕ یِم زیاد فوکَس کران کِہیٖنۍ تکیاز اسہِ پَزِ زیادٕ تَوَجہ کٲشر زبانہ پیٚٹھ تکیازِ اَسہِ پَزَن نہٕ پَنن موٗل مٔشراوٕن کِہیٖنۍ تکیازِ امے سۭتۍ چھِ سٲنۍ پہچان امے سۭتۍ چھِ سٲنۍ تَرَقی اگر تُہۍ وۄنۍ کانٛہہ تہِ براوزِنٛگ ویٚب سایٹ کھوٗلِو گوٗگل کروم چیٹ جی پی ٹی کانٛہہ تہِ کھوٗلِو براوزِنٛگ ویٚب سایٹ تُہۍ چھو وٕچھان تُہۍ چھو وۄنۍ کانٛہہ چیٖز لیٚکھان ہندی پٲٹھۍ تتہ چھ ہندی پٲٹھۍ آنسَر یِوان تکیازِ ہندی ہندی چھِ گوٗگلَس پیٚٹھ تُہۍ چھو وٕچھان ملیالَم تُہۍ چھو وٕچھان سنسکرت تُہۍ چھو وٕچھان کانٛہہ تہِ اِنڈو آریَن لینٛگویج یِم پرانہ زمانہ تِم چھِ یتھ پیٚٹھ گوٗگلَس پیٚٹھ لیکن تُہۍ اِنٛگلِش تہِ چھِ گوٗگلَس پیٚٹھ لیکن یہِ سون کوشُر چھُ یہِ چھُ ژھُنمُت مٔشرٲیِتھ لُکو زَن چھُ نہٕ گَژھینی ایٚگزِسٹ یہِ اَسہِ پَزِ یہِ پروموٹ کَرُن تکایز گوٗگلَس پیٚٹھ چھُس بہٕ وٕچھان کینٛہہ چیٖز اِنٛگلِش پٲٹھۍ امیُکۍ کٲشُر معنی چھُس بہٕ یَژھان وُچھُن مَطلَب کیاہ گوٚو اتہ چھُ نہٕ نیرٲنی اتہ چھ ونان ویٹ اتھ چھ ہاوان اَدلہِ بَدلہٕ معنی تم چیٖز یم پانےآسان گٔمتۍ اِتھ پٲٹھۍ چھ نہٕ کینٛہہ اِتھ پٲٹھۍ چھ وۄنۍ مٔشرومُت ونکہ پیٚٹھ کرو أسۍ کٲشر زمان پروموٹ یہِ چھِ سٲنۍ تیٚلہِ اَسہِ پَزِ گراوُنڈ لیٚولہ پیٚٹھ سٹارٹ کَرُن مَطلَب پَننہ سُکوٗلَن پَننیٚن کالجن کَمپَلسرِلی کٲشرِ کِتاب تھاون یہِ اوس تھاوُن پاسِنٛگ پیپر تھاوُن اَسہِ پَزِ کَرُن یہِ بیٚیہِ پَزَن گَوَرمنٹَس کینٛہہ سکیٖمز دِنۍ کینٛہہ سکیٖمز کینٛہہ پروگرامز کَرٕن کینٛہہ کٲشر زبانہ تاکہ لُکَن تہِ گَژھِ فیسِنیشَن کٲشر زبانہ تہِ چھِ ڈامِنیٹ یہِ چھ نہٕ اکھ سُہ سوشَل سٹِگما أسۍ مَنٛدچھو اَسہِ پَزِ گَروٕ سان کٲشر زبانی مَنٛز کتھ کَرٕن تکیازِ امہ سۭتۍ چھِ سٲنۍ پہچان امہ سۭتۍ چھِ سٲنۍ شناخت یہِ چھِ سٲنۍ دوٗرِ پیٚٹھ اسہِ شناخت کران تہٕ اَسہِ پَزَن نہٕ پَنن موٗل مٔشِد کَرٕن